مےٚ چھِ وارٕیاہَن موقعن پؠٹھ خوشی گژھَان تَتھ منٛز چھُ اَکھ چیٖز اَگر بہٕ بیٚیِس بَکار یِم تمہِ ساتہٕ تہِ چھِ مےٚ وارِیاہ خوشی گژھَان تِکیازِ زِنٛدَگی ہُنٛد اَصلِی مَزٕ چھُ تٔتھۍ منٛز أکِس بیٚیِس یَیٚلہِ اَکار بَکار چھِ یِوان یِتھٕے کٔنۍ چھِ مےٚ بیٚیہِ گژھَان خوشی ییٚلہِ اَیٚگزَامُک رِزَلٹہٕ چھُ آسَان تِکیازِ یہِ چھُ آسَان سُہ وَقت ییٚمہِ ساتہٕ أکِس اِنسانَس پَنٛنہِ مٮ۪حَنتہِ ہُنٛد پھل چھُ مِلان اَمہِ ساتہٕ تہِ چھُس بہٕ بڑٕ مَصَرَت چھِ مےٚ گژھَان ییٚلہِ مےٚ پاس مارکٕس چھِ آسَان حٲصِل کٔرمٕتۍ تہٕ بِیَاکھ خوشی ہُنٛد مُقام چھُ آسَان تیٚلہِ ییٚلہِ مےٚ پَنُن فَیوٚرِٹ غٕذا چھُ واتَان برونٛٹھ کُن اَمہِ ساتہٕ تہِ چھُ مےٚ بڑٕ خوشی سَپدان مےٚ چھُ فَیورِٹ ڈِش یۄس مےٚ چھِ سۄ چھِ بِریانی چِکن بِریانی چھُس بہٕ بڑٕ پسنٛد کرَان کھیٚنۍ ییٚلہِ مےٚ یہِ چھُ واتَان برونٛٹھ کُن اَمہِ ساتہٕ تہِ چھِ مےٚ حقیٖقِی خوشی مِلَان بییہِ چھُ سُہ اکھ ٹایِم ییٚمہِ ساتہٕ مےٚ واریاہ مصَرَت چھِ گژھَان ییٚلہِ بہٕ ٹایِمَس پَؠٹھ نؠماز چھُس ادا کرَان اَمہِ ساتہٕ تہِ چھُ مےٚ آس یہِ خوشی ہُنٛد لَمہٕ تہٕ بیَاکھ خوشی یۄس بہٕ کرَان چھُس محسوٗس سُہ چھُ ییٚلہِ مِیَانہِ خوشی سۭتۍ میون مول موج خۄش چھُ آسَان تہٕ یہِ تہِ چھُ آسَان مےٚ اَصلی خوشی چھِ مےٚ امے ساتہٕ آسَان تہٕ بیٚیہِ تہِ چھِ واریاہ موقعہٕ یِمَن پؠٹھ اکھ اِنسان خۄش چھُ گژھَان مِثال کے طور پَر اگر اِنسانَس اگر اِنسان کُنہِ ساتَن اچانَک اچانَک اگر کُنہِ ساتہٕ تِژھ کانٛہہ خوشی چھِ کانٛہہ سَرپرَایِزا چھُ مِلان یۄس اِنسانَس نہٕ سوٗنٛچمُت چھُ آسَان اِنسانَن یہِ مِلہِ مےٚ زانٛہہ تمہِ ساتہٕ تہِ چھِ حقیقَتَس منٛز اَکھ اِنسان واریاہ خۄش گژھان